سَرکارَس چھِ واریاہ چیٖز روزان گامَن منٛز یوکُن نہٕ تِمَن نظر چھِ پٮ۪وان سَنان چھِنہٕ کینٛہہ غریٖب لُکھ چھِ آسان تِمَن چھِنہٕ سَرکار سٕنٛز خدمَت واتان کہِ ماحولَس منٛز چھِ خرٲبی گژھان سَرکار چھِنہٕ توکُن تہِ دیان دِوان کینٛہہ لۄکٹہِ لۄکٹٮ۪ن نِکیٚن نِکیٚن گامَن منٛز چھِنہٕ آسان ہَسپَتالَن ہٕنٛز پھیسَلٹی موجوٗد کینٛہہ تیٚمیُک چیٖز دٔستیاب آسان کینٛہہ یا لۄکٹٮ۪ن لۄکٹٮ۪ن گامَن منٛز چھِ کَرٛایِم گژھان یِم نہٕ پَتہٕ نٮ۪بر کُن چھِ نیران کینٛہہ پَییی چھِنہٕ لَگان کَتھ گامَس منٛز کیٛاہ گوٚو یِم تَتہِ چھِنہٕ ایلیکشَن ویلیکشَن گژھان کینٛہہ تَتہِ چھِنہٕ کانٛہہ سیٲستی لیٖڈَر آسان کینٛہہ یِمے چھِ گورنمنٹَس کمی روزان